سٲنِس یتھ گامَس مَنٛز چھِ ژونٛٹھۍ نیران یِم أسۍ ژونٛٹھۍ وۄپداوان چھِ مَطلَب یُتھٕے یِم أسۍ ژونٛٹھۍ والان چھِ پَتہٕ چھِ أسۍ یِمَن أسۍ پیکِنٛگ کَران یِمَن ژونٛٹھٮ۪ن یُتھٕے پیکِنٛگ چھِ کَران پَتہٕ چھِ نٮ۪پَر نٮ۪بَر سوزان مَطلَب ہِندوستانسٕے مَنٛز چھِ سوزان مگر باقیَن مُلکَن مَنٛز دہلی چھِ سٲنۍ ژونٛٹھۍ واتان بینٛگلور چھِ سٲنٛۍ ژونٛٹھۍ واتان یہِ چھُ اکھ طٔریقہ اَسہِ مَطلَب بِزنٮ۪س کَرنٕکۍ بیاکھ چھُ میٲنِس گامَس مَنٛز سۄ بِزنٮ۪س سۄ گٔے سَبزی سَبزی چھِ وۄپداوان أسۍ پَننٮ۪ن گَر مَطلَب پَننِس زمیٖنَس مَنٛز پَننہِ گَرِ گَر اکھ چھُ اکھ گَرٕ مَطلَب اکھ چھُ پَنُن گَرٕ پَکناوان تتھ سبزی پٮ۪ٹھ یۄس أسۍ پانہٕ اُگا مَطلَب یۄس أسۍ پانہٕ چھِ وۄپبداوان بیٚیہِ چھِ کٕنان مِثال اگر أسۍ چھِ وۄپداوان سَلات مَطلَب مُجہِ چھِ وۄپداوان گازرِ چھِ وۄپداوان تِم چھِ أسۍ گَرٕ وۄپداوان یُتھٕے أسۍ وۄپداوان چھِ ییژہ اَجہِ چھِ کھیٚوان پانَس اَجہِ چھِ کَران مارکیٚٹِنٛگ مَطلَب اوٚڑ چھِ کٕنان یہِ گٔے بیاکھ بِزنٮ۪س میانہِ گامٕچ